ہیٚلو اسلام علیٚکُم محترم اَسہِ کَریاو یہِ کھٮ۪ن چیٚنُک سامان یہِ آڈر حظ تُہۍ کَتہِ چھو وۄنۍکیٚس حظ آ آ أسۍ چھ کیٚلمہٕ پٮ۪ٹھ تُہۍ کوٚت وٲتۍوٕ ؤۄنۍکیٚس أسۍ حظ چھِ مےٚ چھِ ییٚتہِ دوس پراران بَڑٕ ژیر حظ گوٚو تُہۍ کٔرِو جِناب کوٗشِش تُہۍ کٔرِو جلدی پَہم کوٗشِش تُہۍ وٲتِو جلدی پَہم کوٗت ٹایم لَگۍوٕ ؤنۍ حظ کوٗت وقت لَگہِ وُنہِ نَہ حظ أسۍ حظ چھِ ییٚتہِ پراران مےٚ چھِ بَڑٕ دوس تہِ پراران ییٚتٮ۪ن میٚیہِ گوٚو بَڑٕ ژیر حظ اچھا دٔہ مِنٹ لَگہِ نا آ تُہۍ کٔرِو جلدی پَہم اَسہِ چھِ بَڑٕ مجبوٗری حظ أسۍ چھِ ییٚتٮ۪ن کیٚنٛہہ مہمان پراران تیٚلہِ واتنٲیِو جلدی پَہم أسۍ مہ یِمو بٔتھہِ حظ تیٚلہِ سوٚزوون أسۍ یورٕ لِفٹ وِفٹ یورُک حظ اَدٕ حظ بہتر بہتر پٔکو جلدی پَہم ؤلو أسۍ چھِ پراران حظ ییٚتہِ ؤلو حظ ؤلو